ہیٚلو وَعلیکُم اسَلام ٹھیٖک چھِوٕ حظ اَہَن حظ ٹھیٖک فرمٲیتَو اَہَن حظ یِم ٹھیٖک تُہۍ حظ چھِ ٹھیٖک بوٗزمُت اَوا اَوا ییٚتہِ چھُ سورُے کیٚنٛہہ ایویلیبٕل کیٛاہ حظ اوس تۄہہِ نِیُن ییٚتہِ حظ چھِ دوٗر تہٕ دَہ پَنٛداہ ڈیزایَن رِنٛگہٕ تہِ دَہ پنٛداہ ڈیزاین راجِستھٲنی ڈیزاین تہِ چھُ پأکِستٲنی ڈیزاین تہِ چھُ کٔرۍ تہِ حظ چوکر تہِ ہار تہِ یہِ حظ اَز لگان چھُ تہِ چھُ سورُے نٔے نٔے ڈیزاین درٛامِتۍ چٲنٛدۍ تہِ چھےٚ ایویلیبٕل اَوا اَوا سۅ چھےٚ گُجرات پیٚٹھ وٲژمٕژ

اَہَن حظ یُس مطلب ییٚتہِ اَکی ساتھ لگ بھگ کیٚنٛہہ سۅن نیی نا سیٚٹھاہ تٔمِس حظ چھِ أسی دِوان سُپیشل آفر کٔرۍ تہِ حظ چھِ زٕ ژور ڈیزاین بیٚیہِ اَہَن حظ اَہَن حظ کِٹی سیٚٹ تہِ چھُ اَسہِ ہار تہِ چھِ کِٹی سیٚٹ تہِ چھِ چین تہِ چھِ

اَوا سُہ تہِ سُہ تہِ چھُ ایویلیبٕل